سٲنِس کۄلگٲمۍ ڈسٹرکٹس منٛز چھِ یِوان بٔنیان بَناونہٕ یِم چھِ تِم کارگر تہِ اَتھ منٛز چھِ یِوان بٔنیان بَناؤنہٕ نیٖڈٕل کَرٕنۍ یوٗز بیٚیہِ پَن تِمو سۭتۍ تِمو سۭتۍ بٔنِیان بَنان یۄس واریاہ زیادٕ مضبوٗط چھ آسان تَتھ چھ نیٚران ٹایم تہِ اَصٕل مےٚ چھ اَکہِ ؤلہِ کٔرمٕژ کوٗشش بَناونٕچ مَگر بہٕ ہیوکُس نہٕ بَنٲوِتھ کیٚنٛہہ